السلامُ علیکُم ڈاکٹر صٲب چھُو حظ بَس دُعا تُہۍ چھُو حظ ٹھیٖکٕے جِناب اَسہِ حظ اوس تھوڑا کَمرَس تکلیٖف آ اَمی خٲطرٕ گژھِ مےٚ تھوڑا کیٚنٛہہ دَوا یا کیٚنٛہہ سَجَشَنہٕ مےٚ حظ گوٚو واریاہ کال کَمرَس دود تقریٖباً گوٚو مےٚ زٕ ساس اَرداہ پٮ۪ٹھ اَہن حظ آ جِناب اَسہِ حظ کھیوٚو واریاہ دَوا اَتھ مگر فرقہ وَرقہ آے نہٕ خاص آ اَسہِ چھِ اٮ۪م آر آی تہِ کوٚرمُت بیٚیہِ کٔرۍ اٮ۪کس رے وٮ۪کس رے تہٕ نَہ اٮ۪م آر آی چھِ ہاوان تھوڑا ڈِسٕک ڈِسٕک پرٛابلٕم چھِ ہاوان اٮ۪م آر آی اَہن حظ آ اَمۍ اَہن حظ آ سِپرٛے کوٚر اَسہِ یوٗز تہٕ بیٚیہِ اوس سُہ تھوٚمُت تِمو سُہ دَگہٕ سُہ دَوا رَگن ہُنٛد آ سُہ تہِ کھیٚیا مےٚ اچھا اچھا اَہن حظ اچھا اچھا چلو ٹھیٖک حظ چھِ بیٚیہِ مہٕ حظ چھِ کیٚنٛہہ اَسہِ کیٚنٛہہ پرہیز اَتھ کیٚنٛہہ کرُن اَسہِ

اچھا

جِناب بہٕ چھُس دَپان بہٕ چھُس دَپان مےٚ گٔژھ اٮ۪پایِنٛٹمٮ۪نٛٹ اَکھ گٔژھٕم بہٕ یِمہٕ ہا تۄہہِ نِش تۄہہِ کَتہِ چھُ جِناب کٕلنِک بہٕ یِم ہا توٗرۍ تۄہہِ نِش اچھا اچھا آچھا آچھا جِناب تَمی موٗجوب کرے اَسہِ کال مےٚ دوٚپ تی کیٛاہ حالاتہ بہٕ رَٹہٕ اٮ۪پایِنٛٹمٮ۪نٛٹ تۄہہِ نَش تہٕ تَوَے کرے اَسہِ اَہن حظ آ رٮ۪سٹ ہَے چھِ أسۍ کران تہٕ فرق تہٕ آیہِ تھوڑا رٮ۪سٹ سۭتۍ آے فرق آ ٹھیٖک حظ چھُ بیٚیہِ مہٕ حظ چھُ مےٚ خاص کیٚنٛہہ اَتھ اَمۍ خٲطرٕ پِرٛکاشنٕس کِن نَہ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ السلام علیکُم